اگر أسۍ کَلچَرَل یا ٹرٛیڈِشنَل یا فیسٹِول ہٕنٛز کَتھ کَرو یِم مَناونہٕ چھِ یِوان بارہمولا ڈِسٹِرٛکَس منٛز گۄڈٕ خصوٗصَن کَتھ چھِ یہِ بہٕ چھُس پانہٕ باراہمُلا ڈِسٹرکُک مےٚ چھِ یِاُمَن فیسٹِول یِمَن ٹرٛیڈِشنَل یا یِمَن کَلچَرَن ہٕنٛز بے اِنتِہا پَتاہ یِم مَناونہٕ چھِ یِوان ییٚتہِ ییٚتہِ چھِ یِوان مَناونہٕ صوٗفیانہٕ میٛوٗزکَس پٮ۪ٹھ تہِ دۄہ ییٚتہِ چھِ یِوان مَناونہٕ عیٖد الضحیٰ یعنی لۅکٕٹۍ عیٖد تہِ ییٚتہِ چھِ یِوان مَناونہٕ بٔڈ عیٖد تہِ قۄربٲنی ہُنٛد دۄہ تہِ یُس مَناونہٕ چھُ یِوان قۄربٲنی حضرت عُمرہ تعالی سٕنٛز ییٚتہِ چھِ یِوان مَناونہٕ حضرت رٔسوٗلؐ ہُند دۅہس مُعتلِق ییٚتہِ چھِ یِوان مناونہٕ ژٲنٛگۍ براتھ تہِ ییٚتہِ چھِ یِوان مناونہٕ شیبہِ قدٕر تہِ ییٚتہِ چھِ یِوان سٲنۍ کَلچَرَل تِم دۄہ تہِ مناونہٕ یِم سٲنِس بارہمولاہَس بَڈٕ خوٗبصوٗرتی سان حد ییٚتہِ چھِ یِوان مناونہٕ پیٖر کامیاب صٲبُن دۄہ ییٚتہِ چھِ یِوان مناونہٕ بٲلٲیی یُس تُجرِ چھُ یِوان مناونہٕ ییٚتہِ چھِ یِوان کیٚنٛہہ مٲلہٕ تِم یِمہٕ بارہمولاہَس پٮ۪ٹھ ڈِسٹرک یِم لُباما چھِ ییٚتہِ چھِ یِوان مناونہٕ ماجَن ہُنٛد تہٕ ییٚتہِ چھِ اَسہِ کیٚنٛہہ گورمٮ۪نٛٹ دۄہ طرفہٕ یِوان کیٚنٛہہ دۄہ یِم اَسہِ مَناوان چھِ اَسہِ کَلچَر خٲطرٕ یِم سٲنِس مُلکَس چھِ خوٗبصوٗرتی ہُنٛد اَکھ درس دِوان